ہٮ۪لو اَسَلام علیکُم مَہ چھِ بہٕ چھَس اٮ۪مبراڈری آٹسٹ تۄہہِ چھو بیوٹی شاپ اونر مےٚ چھِ تۄہہِ نش کٲم یہِ مےٚ چھِ تٕہنٛدِس شاپس پٮ۪ٹھ کٲم کَرٕنۍ

تمہِ کہِ وجہ شالہٕ کٲم شالہٕ کٲم بناوٕنۍ ڈزایِن ڈِزایِن مےٚ چھِ وارِیاہ کٲم کٔرمٕژ اَتھ منٛز بیٚیہِ چھُ مےٚ تگان تِلہٕ لاگُن تہٕ بیٚیہِ

اَچھا ٹھیٖک مےٚ چھُ کشمیٖری پھٮ۪رن کشمیری شال فراک سوٗٹ یِمن ہٕنٛزۍ ورک تگان مےٚ چھُ پھٮ۪رنن ہِنٛزۍ کشمیٖری شالن ہٕنٛزۍ فِراک سوٗٹن ہٕنٛزۍ یہِ کٲم چھِ مےٚ تگان

اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا بہٕ یِم تور توہہِ چھو وَنان تَتی کوٗتاہ آسہِ سٮ۪لری وٮ۪لری

ادٕ سا آ سُہ روزِ بہتر اَچھا ٹھیٖک اَسَلام علیکُم